أسۍ چھ ہیٚچھان واریاہ ریٚسپٮ۪کٹہٕ چھ أسۍ کران رولن ہٕنٛدۍ ٹیٖم میٹس أسۍ تن یا اپوننٹ مطلب اپوزِٹ یِم پٕلیر آسن سپوٹس کوچِنگ یۄس چھ روٗرل ایریا ہن منٛز یِم چھ اَسہِ ہیٚچھناوان پازِٹیوٗ سوشل سِکلٕز گژھن آسٕنۍ لیٖڈرشِپ گژھہِ آسٕنۍ کالٹی گژھہِ آسٕنۍ کاپریٹِوٗ گژھو کرٕنۍ أسۍ مطلب اپوزِٹن سۭتۍ گژھو رُت سلوٗک کرُن سٮ۪لٕف ایٚویرنٮ۪س گژھہِ آسٕنۍ مطلب اگر أسۍ کانٛہہ گیم گِندو اَسہِ گژھہِ پانس منٛز آسُن اِنڈِسپٕلن گژھو نہٕ أسۍ کِریٹ کرٕنۍ کیٚنٛہہ اپوزِٹ ٹیٖمس سۭتۍ گژھو أسۍ کاپریٹ تِتھ پٲٹھۍ کرٕنۍ کہِ دیٹ وِل بی کہِ مطلب أسۍ گژھو پان وأنۍ بأے باسٕنۍ تہٕ بیٚیہِ چھُ بوٚڑ چیٖز چھُ آسان اِنسانس منٛز مطلب یۄہے بوٚڑ چیٖز چھُ آسان کاپریٹ کرُن اپوزِٹ ٹیٖمس سۭتۍ کاپریٹ اگر أسۍ رُت تھاوو بیٚیہِ سلوٗک کرو رُت ٹیٖمس سۭتۍ سُہ تہِ چھُ سانہِ خاطرٕ ٹھیٖک روزان اَسہِ گژھہِ نہٕ باسُن کہیٖنۍ مطلب اپوزِٹ ٹیٖم چھُ یہِ چھُ وۄپر یہِ گژھہِ باسُن یہِ چُھ پننُے ٹیٖم یی چھُ آسان بوٚڑ چیٖز گیمن منٛز